ژٕ کَر معلوٗم زِ اَتہِ چھا آٹوٗ میلان راتھ کٮُ۪ت کیٛازِ مےٚ چھِ راتھ کٮُ۪ت فُلایٹ اگر نہٕ کیٚنٛہہ تیٚلہِ بیٚہمہٕ بہٕ برٛونٛٹھٕے وٲتِتھ اَیَرپورٹَس پٮ۪ٹھ کیٛازِ مےٚ گَژھِ نہٕ پَتہٕ لیٹ گژھُن کیٚنٛہہ کیٛازِ مےٚ چھِ راتھ کِژھ فُلایٹ اگر نہٕ اَتہِ یہِ آٹوٗ چھِ بَنان کیٚنٛہہ ژٕ وُچھ اَتہِ چھا کانٛہہ کیب یا آٹوٗ موبایل ایٚویلیبُل یُس مےٚ یہِ رٲتۍ کِژھ ہیٚکہِ تُلِتھ مےٚ چھِ ضروٗری ضروٗرت کیٛازِ مےٚ چھُ ٹایم صُبحٲے ژور بجے بیٚیہِ چھِ میٛٲنۍ لوکیشَن چھِ کُرگاوُن تُہۍ کٔرِو ژٕ کَر اَتہِ مولوٗم اَتہِ چھا بَنان لیٹ اَوٲرسن منٛز چھا بَنیٛا اَتہِ لِفٹہٕ یُس مےٚ تور نِیہِ برابر صُبحٲے واتنٲوِتھ اَیَرپورٹ یُتھ نہٕ مےٚ فُلایٹ گژھِ مِس صُبحٲے کیٚنٛہہ